یُس زَن مٔہۍ ٹۄپھ چھِ آسان یا تَمِکۍ یِم مسلہٕ چھِ آسان تَمہِ نِش بَچنہٕ خٲطرٕ چھِ واریاہَن چیٖزَن ہُنٛد اِستعمال خلَق کَران ییٚتھ منٛز اَکھ چھُ گۄڈٕنیٚتھٕے یِوان یِم زَن پَنٕنۍ مکان چھِ آسان مَکانَن چھِ گرمی مَنٛز آسان ضروٗرَت تھوڑا ہَوا یِنٕچ تَمہِ موٗجوٗب چھِ جھالہِ دارِ یِوان لاگنہٕ یُس زَن ویٚنٹِلیشنٕچ کٲم چھُ کَران تہٕ یِم چھِ یَلہٕ روزان مَگَر یِم چھِنہٕ مٔہِس دِوان کَمرَس مَنٛز اَژنہٕ کیٚنٛہہ دوٚیِم کَتھ گوٚو اِنسان ییٚلہِ کُنہِ تہِ شٲے کَمرَس مَنٛز چھُ بیٚہوان تَتہِ چھُ سُہ کَران کٲم تَتہِ چھُ سُہ کیٚنٛہہ زالان کیٚنٛہہ دٕہ ییٚمہِ سۭتۍ زَن یِم مٔہۍ اگَر آسیٚن تِم چھِ مَران یا فاسٹہٕ کارڈ چھِ زالان یا ویپَرایزَر چھِ یِوان تِم چھِ تھاوان سُہ لٲگِتھ ییٚمہِ سۭتۍ یِم مٔہۍ ؤہۍ چھِ مَران ترٛیِٚیم کَتھ گوٚو اَمہِ علاوٕ اَگر نہٕ یِم چز آسیٚن تیٚلہِ چھُ اِنسان کُنہِ جھالہِ تَل یا پَردَس تَل شۄگان ییٚمہِ سۭتۍ نہٕ مہوٚو ہیٚکہٕ ٹۄپھ دِتھ کِہیٖنۍ تہِ اور بیٚیہِ چھُ سُہ کوٗشِش کَران زیادٕ تَر صفٲیی تھاوٕنۍ پانَس أنٛدۍ پٔکۍ آب یا خراب یہِ گَنٛدگی وَنٛدگی نہٕ سۄمبراونۍ کیٚنٛہہ یا کیٚنٛہہ تِم چیٖز یِمَن پٮ۪ٹھ کیٚمۍ وۄتھیٚن یا مٔہۍ وۄتیٚن تِم نہٕ پانَس أنٛدۍ پٔکۍ ترٛاوان کیٚنٛہہ یِم چھِ کیٚنٛہہ زٕ وَتہٕ یِتھ کٲٹھۍ زَن اِنسان کوٗشِش چھُ کَران یِمو مٔہۍ ٹۄپو نِش یا یِمو بیٚماریٚو نِش بَچنہٕ خٲطرٕ